پَنُن گام پَنُن گام گوٚو پَننُے گام ییٚتہِ چھِ سٲری لٕکھ اگر ییٚتہِ لٕکھ ساس آسہِ ساس وَے چھِ زانان کُنہِ تہِ ساتہٕ کینٛہہ ضوٚرَتھ پیٚیہِ اَسہِ کیٛاہ پیٚیہِ اَسہِ ہمیشہٕ یِم یِم سٲنۍ مَدَت کَران پَتہٕ دیٖگر سَوال چھِ یہِ أسۍ زَن گژھو نِو نِو یارٕک تہِ پَرنہِ أسۍ زَن گژھو کُن تہِ پَرنہِ مگر تیٚلہِ تہِ پَنُن گَرٕ گوٚو پَننُے گَرٕ اگر تَتہِ أسۍ کُیِن سایِز بٮ۪ڈَس پٮ۪ٹھ تہِ شۄنٛگو نہ پَنُن بِستر پَنُن مَٹرَس سُہ بَنہِ نہٕ کُنہِ پَنٛنہِ ماجہِ ہُنٛد آرام مِلہِ نہٕ کُنہِ پَنٕنۍ یۄس موج چھِ آسان تٔمۍ سٕنٛدۍ اَتھٕ مِلَن نہٕ اَسہِ نِو یارکَس منٛز کینڈاہَس منٛز کیٚنٛہہ سُہ چھُ پنٛنہِ گرِ پَنُن گام ترٛاوو نہٕ أسۍ تادورِ قیامَت کیٚنٛہہ